أسۍ چھِ واریاہ قٕسمٕچ سبزی بناوان گَرِ أسۍ چھِ ماز رنان کۄکُر رنان بیٚیہِ چھِ أسۍ گَرِچی سبزی کَران اِستعمال أسۍ زانو نہٕ بازرٕ اَنُن کیٚنٛہہ أسۍ چھِ گَرِچی کَران گَرِ کِسی تراوان أسۍ نٮ۪برِم زانو نہٕ اَنُن کیازِ سُہ چھِ آسان تَتھ چھِ آسان کھاد واد أسۍ چھِ گَری کَڑان سبزی محنت کَران کیازِ سُہ چھِ آسان واریاہ اصل پِیوٚر بیٚیہِ تازٕ تہٕ أسۍ چھِ گَرِچی بہٕ چھس ماجہِ ہیچھنٲمٕژ پَتہٕ کوٛرہَم کھاندر تہٕ پَتہٕ کٔرٕم ؤرِیا وٲرِو گَرس منٛز تہِ تہٕ مےٚ چھِ خۄداے مےٚ چھِ زٕ بَچہِ تِم تِم تہِ ہیچھِ نٲیِم تہٕ تِم تہِ چھِ أسۍ چھِ أسۍ چھِ کھٮ۪وان واریاہ قٕسمٕچ سبزی اۭں بَچہِ تہِ چھِ تِم تہِ چھِ تِمو تہِ ہیوٚچھ وۄںۍ تہٕ تِم تہِ چھِ یہِ کَران وۄنۍ اَتھ سۭتۍ تہٕ تِم تہِ چھِ کران وارِ پارِ سۭتۍ تِمن دِیُت نہٕ اَسہِ یہِ مطلب تِمن تہِ روٗد اَتھ سۭتۍ واریاہ اصل تِم تہِ چھِ کَران أتھۍ سبزی سۭتۍ تہٕ چھِ أسۍ پَتہٕ گَرِچی کَران أسۍ تِمن واریاہ قٕسمٕچ یہِ سبزی بناوان ڈِش یَتھ ونان چھُو تُہۍ ڈِش بناوان

تہٕ پرنٲیِم لٮ۪کھنٲیِم تِم تہِ پرنٲیِم تہٕ لٮ۪کھنٲیِم بیٚیہِ تھٲومٕژ چھِ مےٚ گَرِچہِ کامہِ کُن تہِ تھٲے مٕتۍ مےٚ گَرِچ کٲم تہِ چھِ کَران اۭں تہٕ بیٚیہِ چھِ پران تہٕ لٮ۪کھان تہِ پورُکھ تہِ بیٚیہِ چھِ مےٚ تہِ مَدد کَران واریاہ ڈونَس منٛز وارِ منٛز کُنہِ تہِ کامہِ منٛز کَران مےٚ مےٚ مَدد تہٕ تٔتھۍ سۭتۍ سۭتۍ چھِ پران لٮ۪کھان تہِ تہٕ واریاہ اصل تہٕ مےٚ چھِ ہَش ہیہَربب کھاندار تِم تہِ چھِ واریاہ خۄش اَتھ مَنٛز کیازِ کہِ تِم تۄہہِ دِتوٗ تۄہہِ دِتوٗ واریاہ اصل تربِیت یِمن شُرٮ۪ن تہِ پانہٕ تہِ چھو واریاہ اصل تہٕ سۭتۍ سۭتۍ چھِ پَتہٕ بَچہِ مےٚ تہِ ہیٚچھناوان پَنُن نوٚو نوٚو طریقہٕ یُس آز چھُ ہیٚچھناوان واریاہ کیٚنٛہہ تہٕ مےٚ تہِ چھُ ہیٚچھمُت واریاہ کیٚنٛہہ بَچن نِش تہٕ مےٚ تہِ ہیچھنٲے واریاہ کیٚنٛہہ تہٕ بہٕ چھس شُکر پَران کہِ مےٚ چھِ واریاہ اصل بَچہِ تہٕ تِم تہِ چھِ وٕنکٮ۪س واریاہ قٕسمٕچ بیٚیہِ سبزی وَبزی تہٕ بیٚیہِ مارٕ وارٕ بَچہِ بَچہِ چھِ آسان أسۍ چھِ دِوان تِمن ماز ہاکھ ماز تہٕ کۄکُر اصل رَس کٔرِتھ تہٕ مازَس چھِ أسۍ پاکھ دِوان تہٕ بیٚیہِ چھِس تیٖل ویٖل تراوان تہٕ بناوان چھِ تٔتھۍ واریاہ أسۍ ماز رَس تہٕ دِوان چھِ أسۍ سُہ ماز رَس بَچن تہٕ بہٕ چھس ہَشہِ ہیہَربب تِم تہِ ٲسۍ تِم تہِ چھِ واریاہ بُزَرٕگ تِمن تہِ چھِ أسۍ یِہٕے ماز رَس دِوان کٔرِتھ تہٕ مَنزٕ چھِ دِوان کۄکُر تَتھ تہِ چھِ أسۍ رَس کَڑان تٔلِتھ کَم تٔلِیُن دِوان تہٕ پوٚتُس رَس کَران تہٕ تِم چھِ واریاہ خۄش تہٕ بہٕ تہِ چھس واریاہ خۄش تہٕ أسۍ چھِ پانہٕ ؤنۍ محنت مشقت کَران تہٕ پکناوان پَنُن گَرٕ تہٕ کھٮ۪وان چٮ۪وان اصل پٲٹھۍ